اگر أسۍ پنٛںہِ مادری زبانہِ یعنی کہِ کٲشِر زبانٕچ کَتھ کرو تہٕ یہِ چھِ واریاہ اِنفٕلَنسٕڈ زبان مان ژٕ یَتھ منٛز چھِ ییٖتۍ رَسمو رٮ۪واج ییٖتۍ چیٖز چھِ یَتھ منٛز پٔتِم اِتِحاس چھِ گَواہ زِ سٲنۍ کٔشیٖر زَ کٲشِر زبان چھِ یہِ چھِ فارسی یَس رَلٲیِتھ مِلٲیِتھ بنٲومٕژ تہٕ اَتھ منٛز چھِ أسۍ کینٛہہ اُردووٕکۍ وٲڑ تہِ استعمال کَران سٲنۍ یۄس یہِ مادری زبان یعنی کہِ کٲشِر زبان چھِ یہِ چھِ واریاہ زیادٕ ٹَف اَکھ عام اِنسان ہیٚکہِ نہٕ اَتھ یِتھَے کَنۍ بوٗلِتھ کِہینۍ اَتھ خٲطرٕ گژھِ آسٕنۍ واریاہ زیادٕ پرٛیکٹِس یِتھ کٔنَۍ زِ أسۍ بَچپَن پٮ۪ٹھَے چھِ کٲشُر بولان تہٕ کٲشِر پٲٹھۍ پَکان گِنٛدان درٛوکان تہٕ کٲشُر چھِ واریاہ اَکھ اَصٕل زبان بہٕ چھٮ۪س وَنان بہٕ گژھٕ یہِ اِنٹَرنیشنٔلی پرٛموٹ کَرٕنۍ